اگر بہٕ پننہِ ضلعٕچ کتھ کرٕ کۄگامۍ ضلعٕچ یتھ منٛز چھِ اسہِ واریاہ زیادٕ چلینجز دۄہ کھۄتہٕ دۄہ یِوان یتھ منٛز اسۍ گۄڈنیُک یِم چلینج چھِ پاور چھُنہٕ آسان سیوٚد اسہِ کینٛہہ ٹرانسپورتٕچ اگر بہٕ کتھ کرٕ سُہ تہِ چھُنہٕ آسان یتھ سیوٚد اسہِ کینٛہہ روزمرہ زندگی منٛز چھِ اسہِ گژھان کٲم اسہِ چھِ واریاہ زیادٕ مشکِلات یِوان پاورٕ سۭتۍ آب چھُنہٕ آسان سٲنِس سایٚڈس سیوٚد کینٛہہ یُس ٹرانسپورٹ چھُ سُہ چھُنہٕ آسان اسہِ اصٕل کینٛہہ کُنہِ سڑکہٕ چھِ تیٖژاہ حالت خراب تِمن گٔمٕژ تِمن منٛز چھِ واریاہ کھوٚڑ ووٚڑ گٔمٕتۍ روٗد چھُ پیٚوان تِمن منٛز چھُ آب گژھان جمع ییٚمہِ سۭتۍ اسہِ پکنَس منٛز مشکِلات چھِ یوان اگر کُنہِ ساتہٕ ایٚمرجنسی ہسپتال چھُ آسان گژھُن اسہِ چھِ مشکِلات گژھان تِمو روڑو سۭتۍ شیٖن چھُ پیٚوان شِنس منٛز چھُنہٕ اسہِ پاور روزان یتھ ایریا ہس کینٛہہ بجلی چھنہٕ اسہِ روزان یتھ ایریا ہس کینٛہہ بییٚہِ چھِ اسہِ گژھان شِنس منٛز چھنہٕ یِم جلدی اسۍ شیٖن یِمن سڑکن تُلان کینٛہہ یٔمۍ سۭتۍ اسۍ کُنہِ ساتہٕ دود دگ چھِ آسان اسہِ چھِ واریاہ مُشکِل گژھان رو ہسپتال تام واتُن اگر بہٕ آبٕچ کتھ کرٕ آب چھ اسہِ واریاہ دوٗرِ پٮ۪ٹھ پیٚوان انُن یتہِ اسۍ چھنہٕ ہر گرس منٛز چھنہٕ ییٚتہِ نلکہٕ لٲگِتھ کینٛہہ یتہِ چھُ پیٚوان اسۍ واریاہ دوٗر پٮ۪ٹھ آب انُن یُس سُہ آب تہِ چھُ واریاہ زیادٕ موٚکُر آسان اگر أسۍ کدلن ہنٛز کتھ کرو یتھ منٛز چھِ اسہِ واریاہ تِم تِیتھۍ کٔدل یِم نہٕ وُنہِ بنیمٕتۍ چھِ کینٛہہ یتھ منٛز اسہِ برازل کٔدل چھُ یتھ منٛز واریاہ مُشکل چھِ گژھان تتھ اگر دۄنوے سایڈَو گاڑِ یِن گۄڈنِچ گٲڑۍ چھِ پیٚوان اسہِ اکہِ سایٚڈٕ رُکاوٕنۍ پتہٕ چھِ پیٚوان سۄ اکھ گٲڑۍ تراوٕنۍ تہٕ ہۄ اکھ گٲڑۍ چھِ پیٚوان ادٕ تران اس لیے چھُ واریاہ زیادٕ مُشکِلات اسہِ یِوان